اگر أسۍ کٔشیٖرِ ہِنٛدِ موسمَس بارَس منٛز کَتھ کَرو کٔشیٖرِ ہُنٛد موسَم چھِ واریاہ اَنپِرٛڈِکٹیبٕل ییٚتہِ چھِ آسان ییٚتہِ چھِ ہیٚکان مَنٛزَے روٗد پٮ۪تھ منٛزَے شی منٛزَے تاپھ أسۍ ییٚتہِ ییٚتہِ کِس موسمَس پٮ۪ٹھ چھِنہٕ کٔہٕنۍ تہِ بَروسہٕ اگر أسۍ وۄنۍ موسمَن ہٕنٛز کَتھ کَرو ییٚتہِ چھِ مطلب زٕ اَہَم موسَم سَمہ سَمَر مطلب وَہرات تہٕ وَندٕ وِنٹَر تہٕ سَمَر چھِ ییٚتہِ آسان اگر أسۍ وَہراتٕچ کَتھ کَرو وَہراتَس منٛز چھِ مطلب باقٕیو مُلکو کھۄتہٕ چھِ آسان ییٚتہِ واریاہ کَم دَرجہِ حرارَت مطلب نٮ۪برٕ چھِ آسان واریاہ زیادٕ گَرَم ییٚتہِ چھِ آسان ییٚتہِ چھِ آسان مطلب نارمَلٕے ییٚتہِ ہیٚکہِ اِنسان پَنُن روزگار کٔرِتھ بیٚیہِ چھِ ییٚتہِ آسان وَہراتَس منٛز چھِ گژھان کٲم ییٚتہِ چھِ آسان زٔمیٖندار زٔمیٖندار گژھان کھَہہ ہو کھَہہ ہَن منٛز گژھان تِم چھِ کَران کٲم ییٚتہِ چھِ وَوان بیول بیول ؤوِتھ چھِ ییٚتہِ کَران کٲم یہِ یوٚتامَتھ سُہ بیول چھُ گژھان تیار توٚتَتھ تامَتھ چھِ کَران باقٕے کامہِ زٔمیٖندار بَرابَر ہَردَس تانۍ ہَردَس منٛز چھِ واتان تہٕ لونان چھِ یِم یہِ دٲنہِ پَنُن بیٚیہِ چھِ یِم کَران کٲم بیٚیہِ چھِ ییٚتہِ آسان ڈوٗنۍ ڈوٗنۍ سیٖزَن تہِ ڈوٗنۍ چھِ گژھان ییٚتہِ تیار بَرابَر اَگَستَس منٛز گژھان تیار تہٕ وَ اگر أسۍ وَ وَندٕچ کَتھ کَرو وَندَس منٛز چھِ آسان واریاہ سَردی ییٚتہِ مطلب کانٛگرِ چھَ آسان پھٮ۪رَن چھِ أسۍ تَپان لاگان کَ کانٛگٕر چھِ تَپان بُخارِ چھِ لاگان ییٚتہِ کہِ پَنُن پان سردی نِش بَچاونہٕ خٲطر ییٚتہِ چھِ آسان وَندَس منٛز مطلب چَلہٕ بَچہِ یا چھِ آسان چِلے کَلان چھِ آسان یِم دوران چھِ آسان واریاہ زیادٕ سَردی ییٚتہِ یہِ یہِ مۄکلِتھ چھِ مطلب پَتہٕ لُکھ کَران پنُن پَنٕںۍ کار سِٹاٹ وَندَس چھِ آسان لُکھ ییٚتہِ بِہِتھ تہٕ بیٚیہِ چھِ یہِ کٔشیٖر چھِ کٔشیٖر چھِ یَتھ کٔشیٖرِ أنٛدۍ أنٛدۍ چھِ واریاہ ہمالیاز یِم ییٚتیُک موسم چھِ تھاوان مینٹین کٔشیٖرِ ہِنٛز یَتھ کٔشیٖرِ چھِ واریاہ ٹیوٗرِسٹ پٕلیسٕز تہِ آ ییٚتہِ چھِ اَکھ خاص چیٖز کہِ ییٚتہِ چھِ وَہراتَس منٛز تہِ کینٛہہ کینٛہہ جایَن شیٖن پٮ۪وان مطلب پَہَلگامَس منٛز گُلمَرگَس منٛز یَتھ یُس یُس واریاہ خوٗبصوٗرت چھَ بَناوان ییٚتہِ چھِ واریاہ لیک وَلُر لیک ڈَل لیک مطلب ییٚتہِ نَدٕرۍ چھِ نیران نیران مطلب یِم لُکھ ییٚتہِ کھٮ۪وان چھِ زیادٕ یِوان پَسنٛد چھِ کَرنہٕ یِوان یا جَنٛگلَن منٛز چھِ شاجکَن آسان یا بیٚیہِ کینٛہہ سبزی آسان یُس ییٚتِکۍ لُکھ چھِ واریاہ نُنَر نُنَر چھِ آسان یا بیٚیہِ کینٛہہ ییٚتِکۍ لوٗکھ واریاہ پَسنٛد کَران چھِ تہٕ ژوٗںٛٹھۍ ژوٗ ژوٗںٛٹھۍ تہِ چھِ واریاہ اہم میوٕ یِوان ییٚتہِ یُس مطلب ییٚتِکۍ ساروی کھۄتہٕ زیادٕ ساروی کھوتہٕ زٮ۪و زیادٕ میوٕ چھِ ییٚتہِ یِوان مطلب سَپلاے کَرنہٕ باقیَن مُلکَن منٛز خاص کَر تہِ مطلب اَمبٕرۍ ژوٗنٛٹھۍ ژوٗنٛٹھٮ۪ن چھِ واریاہ زیادٕ پَسنٛد یِوان باقیَن مُلکَن منٛز کَرنہٕ کٔشیٖرِ منٛز تہِ یہِ چھِ اَمیُک اَکھ

اہم روگار ییٚتہِ کٮ۪ن لُکَن ہُنٛد کٔشیٖرِ ہِنٛدۍ پَہاڑ یِم تہِ چھِ واریاہ خوٗبصوٗرت بَناوان یَتھ یا ییٚتہِ چہِ یا ییٚتِکۍ ٹیوٗرِسٹ پٕلیس یِم تہِ چھِ واریاہ اہم بَناوان یَتھ زِ وَننُک غرض چھِ یہِ کہِ کٔشیٖر چھِ باقیو مُلکو کھۄتہٕ واریاہ زیادٕ اَصٕل مطلب ییٚتیُک ٹیٚمپریچَر چھِ اَصٕل آسان ییٚتیُک دَرجہِ حَرارت چھِ اَصٕل آسان باقیو مُلکو نِش باقیَن مطلب ہِندوستانَس منٛز ہِندوستانَس منٛز چھِ آسان ییٚتہِ کھۄتہٕ زیادٕ گَرَم تہٕ ییٚتہِ ہیٚکہِ اِنسان پَنُن سٔروایِو کٔرِتھ ییٚتہِ چھِ ییٚتِکۍ لُکھ تہِ چھِ آسان باقیو مُلکو نِش زیادٕ اَصٕل شَکلہِ تہِ یا بیٚیہِ کینٛہہ تہِ تِکیٛازِ ییٚتیُک موسم چھِ واریاہ زیادٕ اَصٕل آسان ٹیوٗرِسٹ تہِ چھِ واریاہ پَسنٛد کَران یور یُن تِکیٛازِ یَتھ چھِ وَنان پیراڈایِس آف کَشمیٖر مطلب جنتِ بے نظیٖر چھِ یَتھ کٔشیٖرِ وَنان تہٕ اَمہِ لحاظ پَزِ ہرکٲنٛسہِ یور یُن انجاے کَرُن کٔشیٖرِ چھِ واریاہ اَصٕل جاے یُن موٹِو اوس یِہٕے زِ کٔشیٖرِ ہُنٛد موسَم چھِ باقیو موسمو کھۄتہٕ زیادٕ واریاہ زیادٕ اَصٕل